سٲنِس بڈگٲمۍ ڈِسٹِرٛکَس منٛز چھِ مختلف قٕسمٕکۍ ٹرٛانَسپوٹیشَنٕکۍ ذرایعہِ موٗجوٗد یِمَن منٛزٕ بَسہٕ کارٕ آٹوٗ رِکشا یا کُنہِ کُنہِ جایہِ ٹانٛگہٕ تہِ لَبنہٕ یِوان چھِ لُکھ چھِ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ زیادٕ پَہَن استعمال کَران لَکچَن لَکچَن گاڑٮ۪ن ہُنٛد یِمَن منٛز پرٛایویٹ گاڑِ چھِ یِمَن منٛز یہِ حظ یہِ سوموٗ چھِ تَویرا چھِ یِموٕے ذٔریعہِ چھِ أکِس جایہِ پٮ۪ٹھ بیٚکِس جایہِ گژھان مِنی بَسَن ہُنٛد تعداد چھُ دۄہ کھۄتہٕ دۄہ کَم گوٚمُت تِکیٛازِ وۄنۍ روزٕ نہٕ مِنی بَسَن تیٖژاہ وُکَت کہِ کیٛازِ تِم آسہٕ واریاہ ٹایم تہِ دِوان تہٕ تِم چھِنہٕ وۄنۍ نَیہِ نَیہِ لُکھ مٕنی بَسہٕ اَنان کہِ زیادٕ پَہَن چھِ استعمال کَران تویرا سومو تہٕ بیٚیہِ چھِ کَران استعمال پَنٕںۍ پرٛایویٹ گاڑِ اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ گژھنَس خٲطرٕ اَمہِ علاوٕ چھِ کانٛہہ چیٖز اگر اورٕ یورٕ سارُن کَرُن آسہِ تَمہِ خٲطرٕ چھِ آسان ٹانٛگہٕ استعمال یِوان کَرنہٕ یا ریڈٕ استعمال کَرنہٕ یا لوڈ کیریَر آٹوٗ استعمال کَرنہٕ مگر چوٗنٛکہِ سڑکَن ہٕنٛز حالت چھِ سٮ۪ٹھاہ خراب سڑکَن ہٕنٛز حالت خراب آسنہٕ کہِ وجہ سۭتۍ چھُ ییٚمہِ ساتہٕ یِمَن خراب سڑکَن پٮ۪ٹھ یِم گاڑِ پَکان چھےٚ گردِ ہِنٛدۍ اَمبار چھِ وۄتھان تہٕ لوٗکَن ہِنٛز زندگی پٮ۪ٹھ چھُ بُرٕ اثر پیٚوان البتہ بیٚیہِ چھُ بیٛاکھ چیٖزاہ تہِ اَکھ اَمہِ سۭتۍ اَکھ نۄقصانہ اَکھ یُس زَن یِمو منٛز یِمَن گاڑٮ۪ن چَلاوَن وٲلۍ چھِ تِم چھِ ٹرٛین تِم چھِ گاڑِ چلاوان البتہ لاسنہِ وَرٲے چھِ واریاہ اَتھ منٛز آسان یِمَن نہٕ لاسَن موٗجوٗد چھِ آسان کینٛہہ یِمَن نہٕ ٹرٛاے چھِ آسان دِژمٕژ کِہیٖنۍ لَکٹٮ۪ن بَچَن اَتھِ چھِ یِوان گاڑِ دِنہِ یِمو سۭتۍ ایٚکسِڈٮ۪نٛٹَن ہُنٛد خطرٕ روزان چھُ اَمہِ مٔزیٖد ٹرٛانَسپوٹیشنہٕ خٲطرٕ گُرۍ تہِ یِوان کُنہِ کُنہِ جایہِ استعمال کرنہٕ جنٛگلی علاقَن منٛز یِم زَن پہٲڑی علاقہٕ چھِ تِمَن مںٛز چھِ زیادٕ پَہَن استعمال گژھان گُری اَکہِ جایہِ پٮ۪ٹھ بیٚیہِ جایہِ چیٖز پَکناونہٕ خٲطرٕ